مےٚ ہَسا چھِ کِتاب پجمَژ واریاہَن لنٛگویجَن مطلب اُردووَس منٛز چھِ پَرۍمَژ اِنٛگلِشس منٛز چھِ اَسہِ پَرۍمَژ مگر یۄس اَسہِ نیٹِو لنٛگویج چھِ سۄ چھِ کشمیٖری مےٚ چھِ اُردووَس منٛز تہِ پَرۍمَژ تہٕ اِنٛگلِشَس منٛز تہِ پَرۍمُت مےٚ چھُ قرآنَس قرآنَس قرآن چھُ مےٚ پوٚرمُت اِنٛگلِش لنٛگویج منٛز تہِ اُردو لنٛگویج منٛز تہِ تہٕ بہٕ چھُسو تۄہہِ وَنان تُہۍ پٔرِو سو قرآن قرآن پٔرِو تُہۍ اُردوٗ لنٛگویج منٛز ابو الاعلی مٲدوٗدی سُنٛد تفصیٖل سُہ چھُ بہتر یا پرٛٮ۪تھ کانٛہہ گوٚژھ یتھ دُنیاہَس منٛز سُہ پَرُن